آ وعلیکُم سلام آ تُہۍ چھُو حظ ٹھیٖک آ ڈاکٹَر صٲب چھِس تُہۍ چھُو ٹھیٖک تُہۍ کٕم چھُ جناب آ وَن سا آ أسۍ چھِ ڈٔرمَٹالجِسٹہٕ ژَمہِ ہٕنٛدۍ ڈاکٹَر وَن سا ژَمہِ ہِنٛدِس بارَس منٛز ہا کیٛاہ دٔلیٖل ژَم کِتھٕ پٲٹھۍ روزِ ٹھیٖک ہاں کِنہٕ بیٚیہِ تہِ چھُ کیٚنٛہہ اَچھا اَچھا اَچھا ژم کِتھٕ پٲٹھۍ روزِ ٹھیٖک ٹرٛیٖٹمٮ۪نٛٹ مےٚ توٚر سَمٕج یہِ کیٛاہ پرٛابلِم تُہۍ کٔرۍزیٚو کٲم تُہۍ کٔرۍزیٚو کٲم تُہۍ ییٖزیٚو میٛٲنِس کِلنِکَس پٮ۪ٹھ تہٕ تٔتی دِمو اِنشاء اللہ نظر ٹھیٖک چھا اَدٕ کیٛاہ بِہِو رۄبَس حوال